واریاہ ٹٮ۪کنیٖک چھِ یِوان یوٗز کَرنہٕ پرٛوڈوٗس کَرنہٕ خٲطرٕ پٕلانٛٹ کیٚمۍ پٕلانٛٹ پٮ۪ٹھ یُس اَسہِ گۄڈٕ چھِ آسان لوگمُت گۄڈٕنٮ۪تھٕے یُس اَسہِ پٕلانٛٹ لوگمُت چھِ آسان تَتھ چھِ اَسہِ پٮ۪وان گۄڈٕ واریاہ کِیَر کَرٕنۍ تَتھ کِیَر کَرنہٕ باپَتَن چھِ اَسہِ گۄڈٕنٮ۪تھ پٮ۪وان اَگر أسۍ وٕچھو اَسہِ چھِ پٮ۪وان سِٹاٹ کَرُن کہِ میٚژ کیٚمہِ آیہِ چھِ اَتھ میٚژِ منٛز کُس کُل ہیٚکہِ وۄپدِتھ تہٕ کوٗتاہ تیز ہیٚکہِ وۄپدِتھ تمۍ پَتَن چھِ أسۍ وٕچھان اَتھ منٛزَن اَگر أسۍ یہِ کُل وۄپداوان چھِ یہِ کوٗتاہ تیزی سان چھِ وۄپدان تہٕ اَتھ کیٛاہ کیٛاہ چھِ اَسہِ دیُن مٔزیٖد وۄپدَن خٲطرٕ مِثال کے طور پَر اَگر اَسہِ اَسہِ کُل اَکھ وۄپدو امِچ ضٔروٗرَت کیٛاہ چھِ وٕ اَتھ چھِ کِیَر کَرٕنۍ اَتھ چھِ وٕچھٕن اَتھ چھِ وقتہٕ وقتہٕ کھاد ترٛاوٕنۍ گۄڈٕ چھِ زمیٖن سِلٮ۪کٹ کَرُن اَتھ چھِ کھاد ترٛاوٕنۍ اَتھ چھِ آب دیُن تاکہِ یہِ بَنہِ اَکھ صحت منٛد کُل امۍ پَتَن ییٚلہِ یہِ بوٚڑ چھِ گژھان ییٚلہِ اَتھ أس کِیَر چھِ واریاہ کَران تمۍ پَتَن چھِ أسۍ امۍ پٮ۪ٹھ باقٕے پٕلانٛٹ تہِ ہٮ۪کان حٲصِل کٔرِتھ سُہ گوٚو اِتھ کٔنٮ۪تھ کہِ اَگر اَسہِ اَکھ کُل چھِ آسان تَتھ چھِ اَسہِ کَٹٲے کَرناوان مگر تمِس اِنسانَس اتھٮ۪ن یُس اٮ۪کٕسپٲٹ آسہِ ییٚمِس پَتَہ آسہِ کہِ کُل وۄپداونہٕ خٲطرٕ کیٛاہ کیٛاہ چھُ ضٔروٗری تہٕ کُلہِ پٮ۪ٹھ کِتھ کٔنۍ ہٮ۪کو أسۍ پرٛوڈوٗس کٔرِتھ بیکھ کُل تَتھ خٲطرٕ چھِ أسۍ اَکھ اٮ۪کٕسپٲٹ گَرٕ اَنان یُس اَسہِ ہاوان چھِ ٹٮ۪کنیٖک کہِ کُلہِ پٮ۪ٹھ کِتھ کٔن ہٮ۪کو أسۍ بیکھ کُل وۄپدٲیِتھَن وۄپدٲیِتھ کِتھ کٔنۍ ہٮ۪کو أسۍ بیکھ کُل گوٚو تمۍ ساتَن چھِ اَسہِ امِچ کِیَر پٮ۪وان کَرٕنۍ أسۍ ہٮ۪کہٕ ووٚن نہٕ کانٛہہ تہِ اِنسان اَتھ کامہِ لٲگِتھ کِہیٖنۍ اَتھ گژھِ آسُن باضٲپطہٕ اَکھ اٮ۪کٕسپٲٹ تاکہِ أسۍ ہٮ۪کو یہِ کٲم مُکمل تہٕ بیٚیہِ اَصٕل پٲٹھۍ کٔرِتھ وٕ یُس پٕلانٛٹ أسۍ امۍ پٕلانٛٹ پٮ۪ٹھ کَڑان چھِ باضٲپطہٕ سُہ اِتھَے پٲٹھۍ پٮ۪وان وۄپداوُن تَتھ تہِ چھِ پٮ۪وان میٚژِ ہُنٛد خیال تھاوُن تَتھ تہِ گژھنہٕ آس پاس کانٛہہ گنٛدگی آسٕنۍ کِہیٖنۍ اَگر تَتھ زمیٖنَس منٛز گنٛدگی ٲس خاص کَرو وَنو أسۍ یا زمیٖنَس منٛز أسۍ یہِ وۄپدانہِ چھِ گژھان یہِ کُل اَگر اَتھ منٛز مومجام وغیرہ اوس تیٚلہِ چھِنہٕ یہِ میٚژ امۍ خٲطرٕ مُنٲسِب میٚژ آسان کِہیٖنۍ تہِ نہٕ تیٚلہِ ہیٚکہِ نہٕ یہِ کُل اَتھ منٛز اٮ۪کزِسٹ کٔرِتھ کِہیٖنۍ اَسہِ چھِ پٮ۪وان واریاہ کِیَر کَرٕنۍ یوٚتامَتھ یہِ پٕلانٛٹ تہِ چھِ اٮ۪کجِسٹ چھِ لاگان کَرُن اَسہِ چھِ واریاہ پٮ۪وان سونٛچُن واریاہ سوٗنٛچِتھ سَمجِتھ چھِ اَسہِ اَتھ کِیَر پٮ۪وان کَرٕنۍ اَتھ تہِ چھِ اَسہِ باضٲپطہِ پٮ۪وان آب دیُن بٔلکہِ ۂمہِ کُلہِ کھۄتَن زیادٕ کِیَر کَرٕنۍ کیٛازکہِ یہِ چھِ بیبی پٕلانٛٹ آسان یہِ چھِ ۂمۍ پٕلانٛٹ پٮ۪ٹھ آسان اَسہِ کوٚرمُت حٲصِل اَتھ بیبی پٕلانٛٹَس چھِ اَسہِ پٮ۪وان زیادٕ کِیَر کَرٕنۍ کیٚمۍ کھۄتہٕ بَڑِ کھۄتَن اَتھ چھِ اَسہِ وٕچھُن آب کوتاہ لَگہِ کھاد کوتاہ لَگہِ بٔلکہِ چھِ اَکھ کُل وۄپداونہٕ خٲطرٕ یُس اَکھ اہم چیٖز چھِ سُہ گوٚو کہِ سَن لایِٹ کَتھ کُلِس کوتاہ لایِٹ گژھِ پیٚنۍ کٲژاہ اَکھتابٕچ لایِٹ چھِ ضٔروٗری تہِ گژھِ اَسہِ پَتَہ آسُن اَکھ عام اِنسان ہیٚکہِ نہٕ کُنہِ ٹٮ۪کنیٖک وَرٲے زانٛنہٕ کَرنہٕ وَرٲے اَصٕل پٲٹھۍ صحت منٛد کُل وۄپدٲیِتھ کِہیٖنۍ ایٚمِس گژھِ پَتاہ آسُن کہِ کۭتِس ٹایمَس گژھِ اَتھ اَکھتاب پیوٚن کہِ کیٚمہِ ٹایمہٕ گژھنہٕ اَکھتاب آسُن کِہیٖنۍ اَگرَے اَسہِ آب چھُ دیُن تہٕ کیٚمۍ ٹایمہٕ ہٮ۪کو أسۍ آب دِتھ کیٚمۍ ٹایمہٕ چھُنہٕ اَتھ آب دیُن اَسہِ کِہیٖنۍ گوٚو أمِس گژھِ باضٲپطہٕ سورُے آسُن پَتَہ یہِ گژھنہٕ اِتھَے پٲٹھۍ یہِ پٕلانٛٹ لاگُن کِہیٖنۍ تہِ نہٕ بیٚیہِ پَزِ أمِس خاص کَر یُس گاڈنِنٛگ سۭتۍ آسہِ زیادٕ پَہَن کَران تٔمِس سۭتۍ مَشوَر کَرُن اَدٕ پَزِ تٔمِس کانٛہہ تہِ کُل لاگُن تٔمِس پَزنہٕ بیکھ کُل پرٛوڈوٗس کَرنہٕ کِس چَکرَس منٛز یُس بوٚڑ کُل آسہِ گوٚمُت سُہ تہِ بُرباد کَرُن کِہیٖنۍ تہِ نہٕ تٔمِس پَزِ اَصٕل نَفَر اَنُن أتۍ پَزِ تٔمِس کَرٕنۍ بیکھ کُل ایٚمۍ کُلہِ پٮ۪ٹھ پرٛوڈوٗس اِتھ کٔنۍ چھِ اَگر أسۍ اَکہِ کُلہِ پٮ۪ٹھ بیکھ کُل چھِ وۄپداوان اِتھ کٔنۍ چھِ اَسہِ واریاہ زیادٕ فٲیدٕ مِلان یِم کُل تہِ چھِ اَسہِ وقتہٕ وقتہٕ واریاہ زیادٕ فٲیدٕ دِوان مگر امۍ خٲطرٕ گژھَن ٹٮ۪کنیٖکٕس پَتَہ آسنہِ کہِ کِتھ کٲنٮ۪تھ کُس کُل دی اَسہِ زیادٕ فٲیدٕ اَتھ کۄس ہِش کھاد لَگہِ أسۍ ہٮ۪کو نہٕ سٲلِم کھادٕ یِمَن کُلٮ۪ن پٮ۪ٹھ اِستعمال کٔرِتھ کِہیٖنۍ اَسہِ چھُ سونٛچِتھ سَمجِتھ کُلِس کھاد ترٛاوٕنۍ کُلِس پٲش ترٛاوُن یا کُلہِ خٲطرٕ خاص کَر یُس مےٚ گۄڈٕنٮ۪تھ تہِ ووٚن کہِ میٚژ میٚژ گژھِ اَسہِ پَتَہ آسٕنۍ کہِ اَتھ کۄس ہِش میٚژ لَگہِ کانٛہہ کُل چھُ سُہ یُس نہٕ یُس سُہ رٮ۪ڈ سایِل چھِ آسان تَتھ منٛز ہیٚکہِ نہٕ سُہ آرام سان وۄپدِتھ کِہیٖنۍ تہِ نہٕ مگر کانٛہہ کُل چھُ تیُتھ آسان یُس صرف أتھی أکِس میٚژِ منٛز وۄپدِتھ چھِ ہٮ۪کان تمہِ علاوٕ ہیٚکہِ نہٕ سُہ بیٚکِس میٚژِ منٛز وۄپدِتھ کِہیٖنۍ تہِ نہٕ گوٚو کہِ اَسہِ گژھِ آسٕنۍ پَتَہ ٹایِپ آف سایِل یہِ کُس قٕسمُک میٚژ چھِ تہٕ یہِ اَتھ میٚژِ کیٚمۍ قٕسمٕچ پٲش لَگہِ یا یہِ میٚژ یُس چھُ اَتھ منٛز کُس کُس کُل ہیٚکہِ آرام سان وۄپدِتھ تاکہِ أسۍ ہٮ۪کو واریاہ کُلۍ لٲگِتھ وارایاہ کُلۍ ہٮ۪کو أسۍ پٕلانٛٹ کٔرِتھ مگر یہِ چھِ تیٚلے پاسِبٕل ییٚلہِ اَسہِ کُلہِ وۄپداونٕچ باضٲپطہٕ ٹٮ۪کنیٖک پَتَہ آسہِ اِتھ کٔنۍ ہٮ۪کو نہٕ أسۍ کُلہِ پٮ۪ٹھ کُل وۄپدٲیِتھ کِہیٖنۍ تہِ نہٕ ایٚمۍ خٲطرٕ چھِ سٮ۪ٹھاہ محنت تہٕ سٮ۪ٹھاہ نالیجٕچ پَتَہ آسان کانٛہہ وٕنکٮ۪نَس ہیٚکہِ نہٕ کانٛہہ اِنسان ڈٮ۪رٮ۪کٹلی وَنو أسۍ کہِ سُہ وٕچھٕ موبایلہٕ پٮ۪ٹھ سُہ وٕچھٕ یوٗٹیوٗب پٮ۪ٹھ یا سُہ کَرِ کانٛہہ بیٚیہِ کانٛہہ ایپ یوٗز أتی کَرِ سُہ وۄپداونٕچ کُلۍ وۄپداونٕچ کوشِش نَہ امۍ خٲطرٕ گژھِ آسُن اَصٕل اٮ۪کٕسپٲٹ ییٚمۍ سۭتۍ مَشوَر ای کَرنہٕ ییٚمِس پَتَہ آسہِ کہِ ایٚمہِ کُلِچ ضٔروٗریات کیٛاہ چھِ بیٚیہِ گژھِ سُے کُل وۄپداوُن یُس اَتھ ایریاہَس منٛز وۄپدان آسہِ اَگرَے أسۍ وَنو یُس ڈٮ۪زٲٹ علاقہٕ چھِ تَتہِ چھِ اَلگ کُلۍ وۄپدان یِمہٕ ہِلی ایریاہَز چھِ تَتہِ چھِ اَلگ کُلۍ وۄپدان یِم مٲدٲنی علاقہٕ چھِ یِمَن منٛز چھِ اَلگ اَلگ کُلۍ وۄپدان تِکیٛازکہِ إہٕنٛزِ میٚژِ منٛز چھِ سٮ۪ٹھاے فرق آسان اِہٕنٛز میٚژ چھِنہٕ سیم آسان کِہیٖنۍ تہِ نہٕ أسۍ ہٮ۪کو نہٕ ریگِستانُک کُل ییٚتہِ لٲگِتھ تہٕ ییٚتیُک کُل ریگِستانَس منٛز لٲگِتھ نَہ یہِ چھِ نامُمکِن گوٚو اِتھ کٔنۍ اَگر أسۍ کَران چھِ اَگر اَسہِ ٹٮ۪کنیٖک آسنہٕ کِہیٖنۍ تہِ نہٕ اَگر نہٕ اَسہِ نالیج آسنہٕ گوٚو نفع کھۄتَن پنٛنِس پانَس یا اَتھ کُلٮ۪ن یا اَتھ زمیٖنَس نفع واتناونہٕ کھۄتَن چھِ أسۍ نۄقصان واتناوان یُس سانہِ خٲطرٕ واریاہ مُشکِل چھِ سَپدان اِسلیے گژھِ اَسہِ آسُن ہمیشہٕ ٹٮ۪کنیٖکَن ہٕنٛز پَتَہ تاکہِ أسۍ کَرو کٲم أسۍ أسۍ وۄپداوو میٚژ حساب کُل کَتھ میٚژِ منٛز کُس کُل وۄپدِ کَتھ میٚژِ منٛز کُس کُل وۄپدِ امِچ اِنفارمیشَن گژھِ اَسہِ پوٗرٕ پوٗرٕ آسٕنۍ